وعلیکُم سَلام اہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک اۭں یا چھُو گژھان زٕ ترٛےٚ ساس رۄپیہِ

ٹھیٖک حظ چھُ بہٕ حظ تھاوے نوٚو ڈِزایِن بَنٲِتھ